سانیٚن ہمسایَن منٛز چھُ اسہِ واریاہ ناو آسان موٚہنین لَڑکَن کوریٚن زنیٚن چھُ الگ الگ ناو تِمَن ہنٛدۍ ایجہِ حِسابہٕ دِونہٕ یِوان سانیٚن ہمسایَن ہُنٛد ناو چھُ اَگر أسۍ وُچھو کوریٛو منٛز تَتھ منٛز چھُ اسہِ یِوان صایمہ اُلفَت مارِیہ بِسمہ تہٕ بیٚیہِ چھُ صالحہ الگ الگ ناو چھُ آسان